بہٕ چھَس بَناوان کوفی اٮ۪کزام ٹایمہٕ چھَس بہٕ اَکثر بَناوان کوفی کیوں کہِ تَمہِ سۭتۍ چھےٚ نہٕ مےٚ سِلِپی فیٖل گژھان کِہیںۍ تَمہِ سۭتۍ چھَس بہٕ ہُشار وزان مایِنڈ چھُ روزان تھوڑا فریش کوفی چھَس بہٕ بَناوان گۄڈٕنیتھ دۄد تَتھ منٛز چھَس بہٕ کوفی تراوان بیٚیہِ تھوڑا کھنڈ پَتہٕ اَنان گرٛیکھ بَس بَنے کوفی